ہِندُستانُک ایجوکیشَن سِسٹَم چھُ واریاہ واریاہ واریاہ رُت مگر اگر میٛٲنۍ ایڈوایس تِم نِن تِمَن چھِ لوکیلٹی ہِنٛدۍ ماسٹَر سِٹیٖزَن منٛز ترٛاوٕنۍ سِٹیٖزَن ہںٛدۍ ماسٹَر چھِکھ لوکیلٹی منٛز ترٛاوٕنۍ سون ایجوکیشَن سِسٹَم گژھِ تَمہِ کھۄتہٕ واریاہ واریاہ واریاہ بہتر